یِتُھے زَن کَتھ چھِ وۄتھان کہِ اَسہِ چھُ ٹوٗرَس گَژھُن بہٕ حظ چھَس جلدٕے اُتاولی آسان بہٕ چھَس پَنُن سامان تُلان تَمے وِز ییٚمہِ وِزِ أسۍ کَتھ چھِ کَران تِکیازِ مےٚ چھِ ٹوٗرَس گژھُن سؠٹھاہ پَسنٛد بیٚیہِ میٛٲنۍ ٹوٗرِسٹ پٕلیس چھےٚ سۄنہٕ مرٕگ کیازکہِ سۄنہٕ مَرٕگ چھےٚ سۄ جاے تَتہِ چھِ تِژھ کٔشِش آسان زِ أسۍ ہیٚکو نہٕ بیانٕے کٔرِتھ تَتہِ کوٗتاہ منٛز چھُ تَتِکۍ پہاڑ تَتِکۍ گِلیشَر تَتیُک آب تَتیُک ہوا تَتیُک موسَم سُہ چھُ واریاہ دِلکَش تہٕ خوٗبصوٗرت آسان یُتھُے أسۍ کَران چھِ سَخَر بہٕ چھَس أمِس بہٕ چھَس ہمیشہِ دَپان یِمَن یا گژھو گُلمَر یا گژھو أسۍ سَۄنہٕ مَرٕگ نَتہٕ گَژھو أسۍ پہلگام کیٛازِکہِ پہلگام تہٕ گُلمَرٕگ باسے مےٚ سۄ جاے ییٚتؠتھ مےٚ سکوٗن آو ساروی کھۄتہٕ زیادٕ